سٲنِس گامَس منٛز چھُ اکھ ریٚسٹورَنٛٹ یُس اَسہِ واریاہ زیادٕ فٲہِدٕ چھُ واتناوان أسۍ چھِ ہیٚکان کانٛہہ ڈِش آرڈَر تہِ کٔرِتھ فار ایٚگزامپٕل مےٚ کوٚر اوٗترٕ کَباب آرڈَر تَتھ اوٚس پرٛایِس وَن فِفٹی تَتھ منٛز چھِ ہؠکان واریاہ زیادٕ آرڈر تہِ کٔرِتھ فار ایٚگزامپٕل اَگر کَباب آسن اَسہِ اَگر یَکھنی آسہِ اَگر مَیٚتِھی آسہِ گوٚشتاب آسہِ کَباب آسن آرڈَر کَرٕنۍ پیٖزا آسہِ واریاہ زیادٕ چھِ تِم ڈِشِز یِم أسۍ آرڈر تہِ ہؠکو کٔرِتھ یِمن پرٛایِٚسٕز چھِ واریاہ زیادٕ لیٚس تہِ آسان